ہیلو السلام علیکُم وعلیکم السلام السلام علیکم ٹھیکھ چھُو حظ اصل پاٹھۍ چھُو حظ اَہن حظ ٹھیٖک کٔمہٕ حظ چھُو اچھا

کیٚنٛہہ نہ حظ چھُ پرواے سِمپل چھُوا کِنہٕ ڈِزایِن چھُو سِمپلن چھ گژھان ریٹ تھری ہنڈرڈ فِفٹی اٮ۪بو تہٕ ڈِزاین دارن چھ گژھان فایو ہنڈرڈ ٹُہ سِکس ہنڈرڈ ریٹ نہٕ حظ ڈِزاین ییٚلہِ آسہِ ترٛاوُن تیٚلہِ چھ گژھان ہاے ریٹ کیٛازِ کہ اَز چھُ ڈِزانےٕ خبر کۭتِس بنان یِم اَسہِ ییٚتہِ یِم کسٹمر چھ تُہۍ ہیٚکِو تِمن ؤنِتھ کہِ اَتہِ کیٛاہ چھ ریٹ کیٛاہ چھ یِمن کنسیشن چھ واریاہ گژھان فِفٹی پرسنٹ چھ کنسیشن کران أسۍ یہِ کتہِ گوٚو کم تُہۍ تُہۍ ہیٚکِو یُس سِمپل ٹیلر چھنا ییٚتہِ تُہۍ ہیٚکِو تٔمِس پرٛژِھِتھ کہ ریٹ کیٛاہ چھ اَز تُہۍ کیٛاہ چھُۄ سِلاے ہٮ۪وان یِمن آ نَہ نَہ اَسہِ چھنہٕ تِم یِم تُہۍ ونان چھِو نا آ یِم چھنہٕ اَسہِ تِم چھنہٕ اَسہِ کیٚنٛہہ یتھ منٛز تُہۍ ہیٚکِو وٕچھتھ ییٚتٮ۪ن چھ اَسہِ ڈِزاین لٲگِتھ پلوَن ہنٛدۍ أسۍ چھ دِوان یِہِ تہِ نہ تہِ چھنہٕ کتھ کیٚنٛہہ تُہۍ ہیٚکِو گۄڈٕ نٮ۪تھ وٕچِتھ أسۍ اگر اَسہِ چھ سون اصوٗل چھُ یہِ کہِ اگر تھوڑا سا گژھہِ نا خراب پَلوأسۍ چھ ہٮ۪کان تَتھ یِہ دِتھ أسۍ چھ ہٮ۪کان تَتھ ایکسچینج پلو دِتھ تیٖژ ہن چھنہٕ کتھ کیٚنٛہہ اگر تۄہہِ خراب گژھہِ نا پَلو أسۍ چھ ہٮ۪کان تتھ اٮ۪کسچینج پَلو دِتھ اَسہِ چُھ ناوٕے یتھ فیشن ڈِزاین بوٹیٖک یہِ چھُ ڈِسٹِرک اننت ناگس منٛز مےٚ چھُ ناو زیٖشانہ جان أسۍ چھ ڈِسٹرک اننت ناگہٕ اننت نا اننت ناگ مین روڈس پٮ۪ٹھ چھُ یہِ فیشن ڈِزاین بوٹیٖک تُہۍ ہیٚکِو یہِ مولوٗم کٔرِتھ کے پی روڈ اپوزِٹ آ تہٕ وۄنۍ تۄہہِ کیٛاہ چھُ سِمپل چھُوا کِنہٕ ڈِزایندار چھُو اچھا مطلب کہ لاینِگ واینِگ چھا الگ سُوٕنۍ کِنہٕ لایِنِنگ چھ فِکٔس کرٕنۍ آ مطلب تیار کر چھ تھاوٕنۍ کہِ تُہۍ کر ہیٚکِو یَتھ یور یِتھ

منڈے بروٗنٛٹھےٕ آسن تیار کیٚنٛہہ چھُنہٕ پرواے اَتھ چھ لگان ٹایمِنگ سٲنِس بُٹیٖکس یۄس ٹایمِنگ چھ روزان سۄ چھ روزان نَو ٹُہ پانٛژھ آ نَو ٹُہ پانٛژھ چھ یتھ ٹایمِنگ روزان آ تُہۍ ہیٚکِو کُنہِ تہِ ٹایمہٕ یِتھ تہٕ سون بُٹیٖک چھُ آسان یہِ تُہۍ أسۍ چھ آن لاین پیمینٹ تہِ ہٮ۪کان رٔٹِتھ تہٕ تُہۍ ہیٚکیوٗ آن لاین پیمینٹ تہِ کٔرِتھ گوٗگل پے تہِ ہیٚکِو تُہۍ کٔرِتھ ییٚمہِ سات تۄہہِ اویلیبل پونٛسہٕ آسن تَمہِ ساتہٕ

فون نمبر تہِ چھ اسہِ چھ فون پے تہِ چھ اَسہِ آ اویلیبل